مےٚ کَرییہِ پٮ۪ن پیکٮ۪ٹ اَکہِ لَٹہِ آڈَر سُہ کَرییہِ مےٚ مِنترٛا پٮ۪ٹھ سُہ کرییہِ مےٚ مِنترٛا پٮ۪ٹھ تہٕ تِم پٮ۪ن ٲسۍ رنٛگ برنٛگی تَتھ منٛز تہٕ تَتھ منٛز اوس اَکھ اوس نیوٗل اوس وۄزُل اوس سفید اوس واریاہ پٮ۪ن ٲسۍ تِم ٲسۍ کرُہُن اوس واریاہ پٮ۪ن مگر تِمَن اوس اَکھ چیٖز تِم ٲسۍ تیوٗتاہ اَصٕل لیکھان تِم نہٕ ٲسۍ گانٛد وانٛد تُلان نہ کینٛہہ تِم اوس اَکھ اَصۭل پٲٹھۍ لیکھان تہٕ مےٚ اَنے سُہ اَکھ پیکٮ۪ٹ تِمو سۭتۍ اوس اِنسان سُہ آرام ہیوٗ کَران فیٖل تہٕ تِمَن ہُنٛد اوس اَکھ چیٖز بیٚیہِ بیٛا تِمَن اوس بیٛاکھ چیٖز تِمَن ہُنٛد ٲس نہٕ سۄ اِنٛک وِنٛک لاران تہِ کُنے تہٕ یُس وۄزُل پٮ۪ن اوس تٔمِس ٲس سۄ شاینِنٛگ ہِش تہِ منٛزٕ آسان سُہ اوس سُہ شاینِنٛگ پٮ۪نا ہیوٗ تہِ تہٕ سُہ تِم کَریٚیہِ مےٚ آڈَر مِںترٛا پٮ۪ٹھ یُس مِںترٛا ایپ چھےٚ تَتھ منٛز مِلیایہِ مےٚ تَمہِ دۄہ ڈِسکاوُںٛٹ تَمہِ دۄہ ٲس جَنماسٹی تِمو دِتیٛاے تمیُک اٮ۪ڈ مےٚ دوٚپ بہٕ کَرَن سُہ تہِ آڈَر تِم آیے مےٚ سَتھ پٮ۪ن ٲسۍ تِم تِم آیے مےٚ خٲلی تہٕ خٲلی تٕرٛہَن رۄپیَن تہٕ تَمہِ دۄہ ٲس کیٛاہ تھام سیل مگر ٲسۍ تِم پٮ۪ن تِمَن درٛاے مےٚ برابد ترٛےٚ رٮ۪تھ ژور رٮ۪تھ درٛاے مےٚ تِمَن پٮ۪نَن تہٕ بیٚیہِ اوس بیٛاکھ تِمَن ہنٛز کیس نیٚبرٕ یِم ییٚتٮ۪ن تھَپھ ٲسۍ کَران تِمَن اوس تَتٮ۪ن تیُتھ اَصٕل تھَپھ کَرنٕچ جایہِ یہِ تیوٗتاہ اوس سموٗتھ باسان تہٕ اِنسان اوس باسان کیٛاہ تھام بہٕ چھُس کیٛاہ تھام سٕپیشَل ہیوٗ لیکھان تہٕ اِنسانَس اوس سُہ واریاہ زیادٕ خۄش لَگان تہٕ مےٚ کَرے تِم بیٚیہِ لَٹہِ تہِ ٹرٛے ژھانڈییِم ہُہ یہِ تہٕ مگر تِم ٲسۍ پَتہٕ مِنترٛاہَس پٮ۪ٹھ آوُٹ آف سٕٹاک تہٕ مےٚ دوٚپ وَنہِ ژھانٛڈٕ بہٕ بیٚیہِ کُنہِ ایپہِ پٮ۪ٹھ تہٕ بہٕ اَنَکھ تِمَے پٮ۪ن میٛٲنۍ یِم دوس ٲسۍ ییٚتہِ بہٕ چھَس مےٚ چھِ ییٚتہِ روٗم تہٕ مےٚ چھِ ییٚتہِ باقی فرٛٮ۪نٛڈٕ تِمو تہِ کٔر مےٚ زارٕپار دوٚپُکھ اَسہِ تہِ اَن تہٕ یِمَے پٮ۪ن تہٕ تِمَن تہِ لٔگۍ تٕم واریاہ واریاہ خۄش